بڈگٲمۍ ڈِسٹرکَس منٛز یۄس زَن بُزَرگَن ہٕنٛز آبٲدی چھےٚ تِمَن چھِ پٮ۪وان مُختلِف مُشکِلاتَن ہُنٛد سامنہٕ کَرُن زَن تہِ ہَسپَتالَن منٛز چھےٚ نہٕ تِہِنٛدِ خٲطرٕ تِژھ فیسَلٹی تِمو مَیَسَر تھٲومٕژ یۄس تِہِنٛدِ خٲطرٕ سٮ۪ٹھاہ جان روزِ بیٚیہِ ییٚلہِ تہِ زَن اَچانٛک مَجبوٗری چھِ پٮ۪وان کانٛہہ بُزَرگ ہَسپَتال واتناوُن سَڑکہٕ چھَنہٕ تِژھٕ تہِ شیٖرِتھ یُس تِم آسنہِ گژھٕ ہن بیٚیہِ چھِنہٕ گاڑٮ۪ن ہُنٛد سُہ بنٛدوبَس تہِ تہِ آسان تیٛوٗتاہ کِہیٖنٛۍ مےٚ چھُ یی باسان کہِ یِمَن گَژھِ اَکھ سوشَل سَپوٹُک کانٛہہ تٮُ۪تھ سِسٹَم مَیَسَر آسُن ییٚمہِ سۭتۍ زَن یِہٕنٛدِس رہنَس سہنَس منٛز آسٲنی ییہِ تہٕ یِمَن پٮ۪ن نہٕ زُوٕ رٔنٛگۍ مُشکِلاتَن ہُنٛد سامنہٕ کَرُن کِہیٖنٛۍ وۄنۍ چھِ گورمنٹَن تہِ بُزَرگ آبٲدی ہٕنٛدِ خٲطرٕ واریاہ فٲیدٕ چہِ تِم سِکیٖمہٕ بَناومَژٕ ییٚمہِ سۭتۍ تِمَن آسٲنی چھےٚ یِوان سُہ چھُ بوٚڈ بارٕ اَکھ فٲیدٕ یُس زَن مےٚ لَبنہٕ چھُ یِوان ہَر کُنہِ ڈِسٹرکَس منٛز تِتھٕے کٔنۍ بَڈگٲمۍ ڈِسٹرکَس منٛز تہِ